السلام علیکُم مےٚ حظ اوس سٹی کیف ریسٹورنٹس سۭتۍ رٲبتہٕ کَرُن مےٚ حظ چھُ تۄہہِ یہِ وَنُن مےٚ چھُ ایٚکچُؤلی واریاہن قٔسمَن ۂنٛدۍ یِم فوٚڑ کَرٕنۍ آرڈر یَتھ منٛز اکھ مین چیٖز چھُ یِوان میکسِکن فوٚڑ اکھ حظ چھُ یَتھ ناو چھُ اِلاٹ کارٕنۍ یُس مےٚ الریڈی چھُ واریاہ لَٹہِ کوٚرمُت تُہنٛدِ ریسٹورنٹ پٮ۪ٹھ آرڈر تہٕ تَتھ باسیٚے مےٚ واریاہ اَصٕل کالٹی ٲس تَتھ تہٕ سُہ آو مےٚ واریاہ پَسند اَوے موٗجوٗب چھَس بہٕ ؤنکین بیٚیہِ یَژھان سُہ آرڈر کَرُن یہِ تۄہہِ مےٚ ووٚنو تُہۍ کٔرزیٚو سُہ اَصٕل پٲٹھۍ نوٹ ڈَوُن تہٕ تاکہِ مےٚ گژھِنہٕ پَتہٕ پَنٕنِس آرڈرَس منٛز کِہینۍ تہِ دِکت گۄڈٕنیتھٕے ووٚن تۄہہِ مےٚ میکسِکنُک اَمہِ پَتہٕ کٔریو تُہۍ بیٚیہِ لیٚکھِو تُہۍ چینیٖزُک چھُ مےٚ ڈِمسم چھَس بہٕ پسند کران سُہ تہِ چھَس بہٕ تُہنٛدِ ریسٹورنٹ پٮ۪ٹھ منٛزٕ منٛزٕ اَنان تہٕ بیٚیہِ حظ گژھِ مےٚ سُہ تہِ آسُن ترٛیُم چیٖز حظ چھُ مےٚ اِٹلی ہُنٛد فوٚڑ اکھ یَتھ ناو چھُ گِلیٹو سُہ چھُ ایِس کریم تہٕ سُہ حظ بوٗز مےٚ اوس أزیُک تَام نہ حظ اوسُم تُہنٛدِ ریسٹورنٹ پٮ۪ٹھ مِلان کِہینۍ مَگر وۄنۍ بوٗز مےٚ تۄہہِ چھُو سُہ تہِ آسان وۄنۍ ایٚولیبٕل تہٕ تُہۍ کٔرزیو کٲم سُہ تہِ حظ تھیٚزیو مےٚ گِلیٹو ایس کریم تہِ تَمہِ علاوٕ تھٲیو تُہۍ اِنڈین فوٚڑ تہِ اکھ تھٲیو تُہۍ پِزا اکھ تہٕ بیٚیہِ حظ کٔرزیو تُہۍ کٲم بیٚیہِ تھٲزیو تُہۍ ہایدرآبادی بریانی تہٕ ہایدرآبادی بریانی تہٕ پِزا تِم چھِ مےٚ پَتہٕ ہٕے تِمن چھُ واریاہ اَصٕل کالٹی تۄہہِ نِش آسان ایٚولیبٕل سُہ چھُ مےٚ آلریڈی واریاہ لَٹہِ کوٚرمُت اَتہِ تہنٛدِ ریسٹورنٹ پٮ۪ٹھ آرڈر تہٕ یِم حظ گٔژھِن مےٚ تقریٖباً دوٚن گنٹن اَندر اَندر حظ گژھِنۍ مےٚ یِم سٲری چیٖز واتٕنۍ بہٕ کرٕ تۄہہِ پَنٕنۍ لوکیشن سینٛڈ تہٕ تقریٖباً چھَس بہٕ اُمید کران دوٚن گنٹن اندر گژھن مےٚ یِم سٲری فوٚڑ واتٕنۍ